وعلیکُم السلام السلام علیکُم اَہَن حظ آ تُہۍ کَم

آچھا آچھا ییٚمِس کَمٕے ٹایِم گوٚو یور آمتِس اَکھ اَچھا ٹھیٖک چھُ حظ اہن حظ شُکُر رۄبَس کُن اَچھا فَرمٲیِو تیٚلہِ نہٕ حظ نَہ ییٚتہِ چھِ یِوان ییٚتہِ چھِ اَصٕل پٲٹھۍ ٹیٖچَر تہِ اَصٕل پٲٹھۍ شُرٮ۪ن پَرناوان سُہ حظ چھُ واریاہ اَصٕل بَچہٕ نَہ نَہ تہِ وٕچھ نہٕ اَسہِ کیٚنٛہہ تہٕ وۄنۍ گوٚو چھُ اَصٕل تہِ پَران اَہَن حظ آ پَران چھُ اَصٕل آ فیٖسَہ ٹیوٗشَنَہ ٹیوٗشَن فیس چھُ ییٚتہِ یِہوٚے بَہہ شَتھ رٮ۪تَس کیٛازِ ییٚتہِ چھُ مطلب ہَرٕ کانٛہہ آ اَصٕل ٹیٖچَر کالِفایِڈ ٹیٖچَر یِم بَچَن چھِ واریاہ اَصٕل بَہ ٹیٖچَر چھِ ییٚتہِ فیٖس چھُ ییٚتہِ تھوڑا گاڑِ فیٖس چھِ شےٚ ہتھ رٮ۪تَس اَہَن حظ آ اَہَن حظ آ میتھَس منٛز چھُ سُہ اَصٕل پَران تیوٗت تہِ وٕچھ نہٕ وٕنۍ مےٚ کیٚنٛہہ تہٕ وۄنۍ کَرٕ بہٕ تٔمِس چٮ۪ک اَصٕل بَچہٕ سُہ نظرَن تَل اَصٕل بَچہٕ واریاہ اَصٕل بَچہٕ ٹیٖچَر تہِ چھِ ییٚتہِ واریاہ اَصٕل پَرناوان آ آ تھاوو نظر تُہۍ تہِ ٲسۍوُس گَرِ سَنان فون وون مےٚ چھُ زیادٕ سُہ چَلاوان کیٚنٛہہ نَہ حظ چھُ پَرواے أسۍ وَنہٕ ہوٚس کیٚنٛہہ چھُنہٕ پَرواے یِتھ پٲٹھۍ چھُ سُہ اَصٕل بَچہٕ اِتھ پٲٹھۍ چھُ سُہ اَصٕل بَچہٕ اَوا نَہ نَہ نَہ کھٔرۍ سی ہیوٗ چھُنہٕ کَران اَچھا اَچھا تُلِو تُلِو بِہِو تُلِو کیٚنٛہہ چھُنہٕ پَرواے